سنیپ ڈِیٖلَس پٮ۪ٹھ کَریو مےٚ آرڈَر ٹِرٛمَر اکھ تِم ٲسۍ تَتھ مَنٛز ہاوان کہِ یہِ ہَسا چھُ ٹرم ہیر ٹرم کَرنَس سۭتۍ سۭتۍ بیٚیہِ چھُ یَتھ منٛز لیزَر آپشَن تہِ مَگَر یُس سُہ تَتھ پٮ۪ٹھ ٲسۍ یِم ہاوان ویٖڈیو وَس پٮ۪ٹھ سُہ اوس گَژھان واریاہ صاف مَگَر ییٚلہِ پَتہٕ مےٚ رِیل لایفہِ مَنٛز اوٚن سُہ پَتہٕ ییٚلہِ مےٚ وُچھ سُہ رِیَلَس مَنٛز تیُتھ صاف تہٕ اوس نہٕ کَران سُہ ہاں تھوڑا زَر چھَس نیران مَطلَب مَجبوٗری سان سَبَب چھِ لَگان سُہ ضرورت مَگَر ییٖژ تَتھ پٮ۪ٹھ ایکٕسپیٚکٹیشَن ٲسۍ تیُتھ دراو نہٕ سُہ کینٛہہ یوٚس تمِچ فلیش لایٹ ٲسۍ سۄ تہِ چھَنہٕ تِژھ کٲم کَران تیُتھ اوس نہٕ تَتھ تیُتھ میٚٹیٖریل تہٕ اوس نہٕ تَتھ مَنٛز یوٗز آمُت کَرنہِ کینٛہہ اَلبَتہ زَر نیرس مَجبوٗری سَبَب چھُ ضرورت لَگان تہٕ باقٕے چھُ ٹھیٖک